آ مےٚ چھِ لیٚچھمٕژ اکھ پوٚیِٹری تہٕ سۄ پوٚیِٹری چھِ یِتھ کٔنۍ زِ اردو اردو وَس مَنٛز چھِ مےٚ لیٚچھمٕژ سۄ رَوا اِلتِجا میری کَر دے اے مولا زَمانے کے کَربَلا میں نام ہو میرا تمیُک معنے مَقصَد چھُ اَکُے چیٖز سُہ چھُ یہِ زِ تہٕ امیُک پَسَنٛد کَرَن وول تہِ چھُس سُہ چھُس بٕے لیٚچھمٕژ تہٕ چھِ میے تہٕ پَسَنٛد کَرَن وول تہٕ چھُس بٕے امیُک مَطلَب تہٕ مَفہوم چھُ یہِ زِ یۄس کَربَلا چھَ سۄ چھَ نہٕ سۄ ٲسۍ نہٕ تمے وِز کینٛہہ سۄ چھَ کَربَلا پرٮ۪تھ أکِس زَمانَس مَنٛز پرٮ۪تھ أکِس زَمانَس مَنٛز چھ پَنُن پَنُن یزیٖد پرٮ۪تھ أکِس زَمانہٕ پرٮ۪تھ أکِس زَمانَس مَنٛز چھُ یزیٖد موجود پرٮ۪تھ زَمانَس مَنٛز تٔمِس خٕلاف پَننِس پَننِس زَمانَس مَنٛز ووٚتھُن تہٕ اَو موٗجوب لیٚچھ مےٚ یہِ شعر تہٕ بہٕ چھُس یَژھان وَقتہٕ کِس کَربَلاہَس مَنٛز آسُن تہٕ اِمام حُسین علیہ سَلام سِنٛدِس لَشکَرَس مَنٛز آسُن تہٕ یزیٖدَس خٕلاف ووٚتھُن تہٕ تمہِ باپَتھ چھِ مےٚ یہِ شعر لیٚوکھمُت تہٕ تَوَے چھُ مےٚ یہِ پَسَنٛد تکیازِ بہٕ چھُس شَہادَت یَژھان